گرمہٕ کِس موسمَس مَنٛز چھِ ییٚتہِ دانہِ وۄبداوان ساروٕے کھۄتہٕ زیادٕ گَنٛڈٕ چھِ آسان ٲلوٕ چھِ آسان ٲں رُہُن چھُ آسان ٲں بیٚیہِ چھِ آسان ٲلوٕ یِم بیٖنٕز چھِ آسان ٹَماٹَر چھِ آسان وانٛگَن چھِ آسان یِم چھِ گَرمی ہِنٛدِس موسمَس منٛز یِم چیٖز ییٚتہِ ساروٕے کھۄتہٕ زیادٕ وۄبداونہٕ یِوان تہٕ سردی ہِنٛدِس موسمَس منٛز چھِ آسان صرف ییٚتہِ مُجہِ چھِ آسان گۄگجہِ چھِ آسان ہاکھ چھُ آسان